ہیٚلو اسلامُ علیکُم تُہۍ چھِوٕ حظ یہِ سیٚکھ ہٮ۪وان کٕنان حظ مےٚ حَظ ٲس سیکہِ گاڑِ زٕ ژور ضروٗرت کٔہۍ حظ چھِ گٲڑۍ وُہ ساس حظ چھُ درٛۅگ گژھان پنٚداہ ساس تانۍ اگر دِہِیٖوٗ مےٚ اَسہِ آسہٕ زٕ ترٛےٚ گاڑِ ضروٗرت

چَلو جِناب شُکرِیہ